یم مطلب کہِ یم أسۍ مارکیٚٹ ایٚگرِکلچر مارکٹس منٛز اسہِ یم مطلب ڈفکلٹیز چھ یوان اسہِ ہسا چھ اتھ ایٚگرِکلچر مطلب یم پروڈکٹ چھ آسان ییلہِ أسۍ پننس پروڈکٹ ماحولس منٛز چھ آسان اسہِ منڈومُت زِ ییلہِ ٲسۍ بیٚیس مارکیٚٹس منٛز چھِ گژھان مطلب آسہِ چھِ لگان ٹایم اتہٕ مطلب اڑجیٚسٹ گژھنس اتیکۍ پروڈکٹ وُچھنس مطلب ایتُک ماحول ییتس کالس أسۍ پنُن فیلڑ چھ بناوان ییتس کالس ٲسۍ مطلب أس چھ اتکِس فیلڑس چھنہٕ ٲسۍ وٲقف آسان کہینۍ زِ اسہٕ چھ پیٚوان پنُن مطلب فیلڑٕ بناوُن ادٕ چھ ٲسۍ اتھ ماحوٗلس سۭتۍ اڑجیٚسٹ گژھان اسہِ چھُ پیٚوان پنُن ماحوٗل بناوُن مطلب زِ ییٚلہِ أسۍ پنُن ماحوٗل چھِ بناوان اتھ فیلڑس منٛز چھ وسان أسۍ پنُن فیلڑ یہِ پتہٕ چھنہٕ اسہِ کٕہٕنۍ تہِ پرابلم گژھان پتہٕ چھ آسی آرام سان ہیٚکان یم پرُوڈکٹٕس مارکیٚٹ منٛز رٔٹتھ کرتھ